ہٮ۪لو اَسَلامُ علیکُم وَعلیکُم سَلام محمد افضل چھِو حظ ٹھیٖک پٲٹھۍ چھِو حظ شُرۍ وُرۍ چھَا بَس شُکُر شُرۍ وُرۍ چھَا حظ ٹھیٖک پٲٹھۍ مےٚ ؤنۍ تو حظ مےٚ بوٗز ییٚتہِ کہِ ییٚتہِ گٔیس بہٕ یِمن ٹروٕل والین نِش تہٕ یِمو دیُت چون نمبر دوٚپُکھ یہِ چھُ اَصٕل گایڈ یہِ چھُ اٮ۪کٕسپٲٹ یَتھ بڈگٲمِس ڈِسٹرکس منٛز کٕم کٕم جایہِ چھ ییٚتہِ تہٕ مےٚ تہِ اوس یہِ پٕلانا کہِ مےٚ ٲسۍ وکیشنٕے پانٛژن شیٚن دۄہن تہٕ مےٚ تہِ دوٚپ وٕ اوس اَسہِ سیر کَرُن مےٚ اوس فیملی تہِ سۭتۍ گَرِکۍ شُرۍ پُرۍ تہِ ٲسۍ سۭتۍ تہٕ مےٚ دوٚپ وٕ یِمن پانٛژن شیٚن دۄہن نَژو ییٚتہِ مگر توٗتاہ تہِ اٮ۪کٕپیٖرینٕس اوس نہٕ مےٚ ییٚتہِ کیٚنٛہہ کٕم کٕم جایہِ چھِ مےٚ دوٚپ مےٚ دوٚپ تۄہہِ سۭتۍ کَتھ کَرو وٕچھُو کُس کُس جایا چھِ بوٗزمُت اوسُم دود پٔتھٕر چھِ اَتہِ گُل گلمرٕگ بوٗزٕم چھِ کہِ ناو وارِیاہ وارِیاہ جایہِ چھِ تو مےٚ سر تُہۍ کوتاہ ہیٚیِو مےٚ ہفتس پٮ۪ٹھ حظ چھِ اَسہِ لگ بگ یا گَژھن اَسہِ شےٚ یا سَتھ دۄہ گَژھن اَسہِ ییٚتہِ ٹٕرپ آ فیملی حظ مےٚ چھِ بچہٕ تہِ سۭتۍ تہٕ بیٚیہِ چھِ مےٚ مِس اِز تہِ سۭتۍ تہٕ اَ سہِ چھِ لگ بگ بانٛژن شیٚن دۄہن چھِ اَسہِ یہِ ٹٕرپ تِکیٛازِ أسۍ چھِ وَکیشنہِ پٮ۪ٹھ تہٕ اَسہِ حظ چھُ گژھُن یِمنٕے جاین أسۍ چھِ کوٗشِش کَران کہِ یُس بڈگٲمِس منٛز یِم یِم جایہِ چھِ سٲلِم یِم کَرو أسۍ اٮ۪کٕسپُلور تُہۍ ؤنۍ تو حظ نَہ تُہنٛد کوٗتاہ کَھسہِ اَسہِ لگ بگ کاسٹ اگر تۄہہِ یِمن سَتن دۄہن اَسہِ اَتہِ کٔرِو سِپٮ۪نٛڈ اَسہِ چھَنہ اَچھا اَچھا اٮ۪کام ٹھیٖک اٮ۪کامڈیٚشن چھِ مےٚ پنٕنۍ اَچھا ٹھیٖک کھٮ۪ن چٮ۪ن ٹھیٖک پتہٕ تَ شےٚ شےٚ ٹُو ٲٹھ ساس گَژھِ نا حظ یُس باقٕے چھُ کھٮ۪ن چٮ۪ن اَسہِ یُس اَتہِ یہِ مِثال پٔرمِٹ ؤرمِٹ چھِ گٲڑۍ کٕہنٛزۍ روزِ اَسہِ یُس اَسہِ اورٕ یور نیہِ جاین اَچھا سُہ روزِ ٹرٮ۪وٕل والین ہٕنٛز گوٚو حظ أتھۍ منٛز گوٚو یہِ چھِ اٮ۪فوڈیٚبٕل تیٚلہِ ہاں اَچھا تۄہہِ ؤنۍ تو حظ مےٚ یہِ چھُ تۄہہِ چھُو کیٚنٛہہ گۄڈنٮ۪تھ یہِ آنلایَن پیمٮ۪نٛٹ پٮ۪وان تھاوٕنۍ کٔرِتھ کیٚنٛہہ اٮ۪ڈوانٛسس منٛز کِنۍ تۄہہِ چھُو پتہٕ تٔتی پٮ۪وان سُپاٹسٕے پٮ۪ٹھ

اَچھا سٕہ حظ گژھِ سٕے حظ گَژھِ سُپاٹسٕے سُپاٹسٕے پٮ۪ٹھ ہاں اَچھا ٹھیٖک گوٚو حظ أتھۍ سۭتۍ گوٚو حظ اٮ۪روُنٛڈ گَژھِ اَسہِ یِہوے یہِ ٹٮ۪ن تھاوزنٛٹ تانۍ گَژھِ اَسہِ اٮ۪روُنٛڈ تُہنٛد ییٚلہِ ہا یہِ گَژھِ سکِس ٹُو ایٹ گَژھِ اَسہِ تُہنٛد چَلو ٹھیٖک حظ چھُ تیٚلہِ ہاں بہٕ کرہو تۄہہِ پتہٕ کنٛٹٮ۪کٹ تہٕ بہٕ ہٮ۪مہو تۄہہِ ڈِٹیل